اَسہِ حظ چھِ زٔمیٖدٲری کَران اَسہِ حظ چھُ پانہٕ تَتھ نیران فصل یا رۄہن نیران گنٛڈٕ نیران ٲلوٕ نیران ٲر چھِ نیران ژوٗنٹھ چھِ نیران أسۍ حظ ٲسۍ یِم کٕنان اَسہِ یُس مَزٕ اوس مزٕ ٲسۍ دِوان کٲنٛسہِ اتھِ سُہ اَسہِ اوس نہٕ تِتھ پٲٹھۍ فٲیدٕ ہِوان کیٚنٛہہ پتہٕ لوگ اَسہِ ڈٮ۪رٮ۪ک پانَے کٕنُن اتھ اتھ منٛز آو اَسہِ فٔہ اَسہِ حظ اوس نہٕ ہُتھ پٲٹھۍ مُزوٗر پونٛسہِ تہِ پچان کیٚنٛہہ اَسہِ چھُ پٮ۪وان مُزوٗرن اَتھِ کرناوُن شُرۍ چھِ آسان پَرنس سۭتۍ سُکوٗلن منٛز آسان ڈِوٹی سۭتۍ آسان تہٕ اَسہِ حظ اتھ پٮ۪وان مُزوٗر لاگُن کھنٛنَس کرنس سٲرۍسٕے اوس پٮ۪وان مُزوٗر لاگُن تہٕ پتہٕ حظ چھِ ٲسۍ أسۍ کٕنٛناون مٔنٛزمِس اتھِ تَمہِ سۭتۍ اوس نہٕ اَسہِ کانٛہہ تہِ فٲیدٕ یِوان تَمہِ سۭتۍ اوس واتان اَسہِ نۄقصانٕے اَسہِ اوس نہٕ مُزوٗر پونٛسن تہِ برابٔردی یِوان کیٚنٛہہ پتہٕ لوگ اَسہِ ڈٮ۪رٮ۪ک کَرُن پانَے دُکان دارن سۭتۍ تَتھ منٛز اوس اَسہِ آو فٲیدٕ تہِ أسۍ نَہ حظ چھِ نہٕ تیٖتۍ بٔڑۍ بارٕ سُہ دُکان دار زٔمیٖن دار کیٚنٛہہ تہِ گوٚو پانَس سُنٛب اوس نیران پتہٕ ٲسۍ أسۍ کٕنان یِمَے چیٖز ٲسۍ کٕنان ٲر ٲسۍ کٕنان ژوٗنٹھۍ ٲسی کٕنان گنٛڈٕ چھِ کٕنان ٲلوٕ چھِ کٕنان ہاکھ چھِ کٕنان یِتھَے کٔنۍ یِتھَے کٔنۍ تِم وارِیاہ چیٖز یِم أسۍ کٕنان چھِ یہِ ہَسا یہِ اَ آیہِ ونٛدس فٲیدٕ تیوٗت تہِ نہٕ حظ چھُ اوس نہٕ اَسہِ بٔڑ بارس تہٕ کیٚنٛہہ تہِ تہٕ یہِ ہَسا یہِ رُوانٛگن چھِ کٕنان گَرِ وانٛگن چھِ کٕنان ہاکھ چھِ کٕنان ژوٗنٹھ ٲسۍ گنٛڈٕ ٲسۍ ٲلوٕ ٲسۍ یِمَے یِمَے چیٖز حظ چھِ أسۍ کٕنان گَرِ پنٛنہِ وۄنۍ پانَے ڈٮ۪رٮ۪ک توٚمُل چھُ نیران تہِ تہِ حظ چھُ کٕنان پانَے ہُمن ڈٮ۪رٮ۪ک دُکان دارن دِوان پانَے پنٛنہِ تورَے دِوان چھِس یِتھَے کٔنۍ تہٕ وۄنۍ چھُنہٕ أسۍ مٔنٛزِم پٔنٛزِم اَتھ ترٛاوان کِہیٖنۍ تہِ تِتھۍ پٲٹھیٛا گوٚو اَسہِ نۄقصانٕے تہٕ فٲیدٕ آو نہٕ کِہیٖنۍ تہِ